کٲشِر زبان چھِ اَکھ اَہَم رول ادا کران کَلچَرَل اٮ۪کٕسچینجَس منٛز تہٕ بیٚیہِ منٛز اَگر أسۍ گژھو اِنٛڈِیا تہٕ اَگر أسۍ فٮ۪رَو دُنیاۂکِس اِنٛڈِیاۂکِس کُنہِ تہِ پاٹَس منٛز کُنہِ تہِ حِصَس منٛز أسۍ وچھٕو یہِ کٲشِر لَنگویج کِتھ پٲٹھۍ چھِ اَسہِ ہٮ۪لٕپ کران مدتھ دِوان مطلب کَلچَر اٮ۪کٕسچینج گژھنَس منٛز تہٕ کُمنِکیشنَس منٛز گۄڈٕنٮ۪تھ وَنہٕ بہٕ تۄہہِ اَکھ کَتھ ہر کانٛہہ چیٖز چھِ آسان جُڑِتھ جُڑِتھ مطلب گوٚو یہِ چھِنہٕ اَکُے چیٖز یہِ چھِ آسان مطلب اِن اِنٹِگریٹِڈ اَکھ چیٖز یَتھ مطلب ہر کانٛہہ زبان چھِ پَنٛنہِ پَنٛنہِ جایہِ خوٗبصوٗرَت نہ کہ خوٗبصوٗرَت ہر کانٛہہ زبان چھِ پَنُن پَنُن وٮ۪لیُو اِتھٕے پٲٹھۍ وَنہٕ بہٕ کَشمیٖری زبان چھِ وٮ۪لیُو تہٕ یہِ کِتھ پٲٹھۍ چھِ اَسہِ مدتھ کران کَلچَر اٮ۪کٕسچینجَس منٛز تہٕ کُمنِکیشنَس منٛز یۄس کٲشِر زبان چھےٚ یہِ چھِ اَکھ زبان مطلب یہِ چھِ سُہ یۄس کٲشِر کٔشیٖرِ منٛز بولنہٕ یوان چھِ کٔشیٖر چھِ اَکھ اِنٛڈِیاہٕچ اَکھ رِیاسَت اَتہِ چھِ واریاہ مُختلِف پاپُلیشَن اَتہِ چھِ روزان کٲشِر کشمیٖری پنٛڈِتھ گُجِر بٕکروال تمام پہاڑی چھِ اَتہِ روزان یِم چھِ پا پانہٕ وٲنۍ تہِ کُمنیٹ کران بیٚیہِ وَنہٕ بہٕ تۄہہِ بیاکھ کَتھ یۄس أسۍ وچھٕو وٕ کِتھ پٲٹھۍ چھِ یہِ کٲشِر زبان اَسہِ مدتھ کران کَلچَر اٮ۪کٕسچینجَس منٛز یُتھٕے أسۍ پَنُن آرٹ یا کلچَر رِفلیٚکٹ کران چھِ مطلب روٚف چھِ ہاوان یا کیٚنہہ آرٹ چھِ کران ڈانَس کیٚنہہ پتہٕ چھکٕر چھِ کران یا کیٚنہہ سُہ مطلب بیاکھ اَکھ چھِ أسۍ خاندرَس منٛز عام پٲٹھۍ تم بَچہٕ کٔٹۍ نَژٕناوان تَتھ چھِ أسۍ وَنان چھکٕر یا لٔڑی شاہ وَنان ییٚتہِ چھِ ہاوان اَکھ کٲشُر کَلچَر ییٚتہِ چھِ ہاوان تٔمِچ اَسہِ کٲشُر کَلچَر کیُتھ چھِ بیاکھ چیٖز وَنہٕ بہٕ یُتھٕے أسۍ وِزِٹ چھِ کران اِنٛڈِیا وِزِٹ چھِ کران أسۍ چھِ دوٗرِ نَنان یہِ چھِ کٲشُر کِتھ پٲٹھۍ تِکیٛازِ کٲشِریٚن چھِ اَکھ خٲصیت مطلب بہٕ چھُس نہٕ وَنان بہٕ چھُس رِسِسٹہٕ بہٕ چھُس وَنان کٲشِریٚن چھِ اَکھ خٲصیت تم چھِ تھوڑا آسان اَصٕل سِکِن کَلَر صاف ژَمہِ ۂنٛدۍ تِکیٛازِ یُتھ یہِ کٔشیٖرِ منٛز چھِ یُس ییٚتہِ نارمَل تم ٹیمپریچَر چھِ یہِ چھِ اَکھ ماڈٕریٹ ٹریمپیچَر مطلب یُس مطلب ایٖشٹٲرٕن ایٖشٹٲرٕن کَنٹریٖز چھِ مطلب کنٹری چھِ تہِ تیُتھٕے کٔلایمیٹ چھِ ییٚتہِ اِفیٚکٹ کران تَوٕے چھِ ییٚتہِ مطلب تھوڑا صاف ژَم آسان ہر کانٛہہ چھِ پَنٛنہِ پَنٛنہِ جایہِ خوٗبصوٗرَت لیکِن میون مُد تہٕ مقصد چھِ یُتٕے وَنُن کہ أسۍ کِتھ پٲٹھۍ چھِ کَلچَر رِپریزنٹ کران بیٚیہِ چھِ أسۍ یِوان مطلب زبٲنۍ سۭتۍ بوزنہٕ مطلب کٔشیٖرِ چھِ بیٚیہِ آسان اَکھ چیٖز یِم چھِ آسان تھوڑا تھٕد پایہِ ۂنٛدۍ بیٚیہِ چھِ یِم لاگان سِمپُل ڈِرسِنٛگ لایِک خان ڈرس چھِ لاگان یِمہٕ زنانہٕ چھِ زنانہٕ چھِ لاگان کٲشِر پَلَو مطلب فراق شلوار چھِ لاگان بیٚیہِ چھِ یِم تھاوان مَس بَنٛد اِتھ پٲٹھۍ تہِ چھِ اَسہِ سَمجھ تران مطلب یہِ چھِ کٔشیٖرِ ہُنٛد بیٚیہِ چھِ اِتھ پٲٹھۍ تہِ سَمجھ تران اَسہِ اِتھ پٲٹھۍ چھِ اَسہِ مطلب کمنِکیشَن گے گیپ مکلان تہٕ اِتھ پٲٹھۍ چھِ باقِیَن سۭتۍ أسۍ آرام سان ہٮ۪کان تعارُف کٔرِتھ بیاکھ چیٖز چھِ کٔشیٖرِ ہُنٛد آرٹ آرٹ وَنہٕ بہٕ کٔشیٖرِ منٛز کٔم کٔم چیٖز چھِ وَپداوان ییٚتہِ چھِ زیادٕ کٲم کران پٮ۪پَر مٲشی چھِ ییٚتہِ شال بٲفی چھِ ییٚتہِ بیٚیہِ چھِ ییٚتہِ کیٛاہ چھِ یَتھ وَنان شال بٲفی تہِ چھِ ییٚتہِ کران أمۍ سۭتۍ تہِ چھِ کٔشیٖرِ ۂنٛدۍ ایمبراڈری تران سمجھ تہٕ ہاں یہِ چھِ کٔشیٖرِ ہُنٛد کَلچَر یہِ چھِ بِلکُل یہِ آرٹ چھِ آمُت کٔشیٖرِ پٮ۪ٹھ بیاکھ چیٖز وَنہٕ بہٕ کٔشیٖرِ ۂنٛز اٮ۪جوٗکیشَن لحاظ مطلب کٔشیٖرِ ۂنٛدیٚن چھِ اَکھ الگ اٮ۪کسَنٹ آسان تہٕ اَوُٹ سایِڈ سِٹیٹ چھِ اَلگ اٮ۪کسَنٹ أمۍ سۭتۍ چھِ أسۍ ڈِفرَنشیٹ گژھان ہاں یہِ شخص یا یہِ شخص بیاکھ یہِ زنان یا مُہۍ یہِ چھِ أمۍ سِٹیٹ ہنٛد أمۍ رِیاست ہُنٛد بیاکھ چیٖز وَنہٕ بہٕ کٔشیٖرِ ہُنٛد کھیٚن چھیٚن اَگر أسۍ وِزِٹ کَرَو آوُٹ سایِڈ انڈیا مطلب اَوُٹ سایِڈ کشمیٖر تَتہِ چھِ کٔشیٖر کھیٚن چھیٚن واز وان تَتہِ چھِ اَسہِ لیٚکِتھ آسان کشمیٖری وازوان تمَن تہِ چھِ آسنا پتا چلان تِم چھِ آسان کٔشیٖرِ آمٕتۍ ییٚتہِ چھِ یٔمۍ قسمٕکے وازٕوان تِکیٛازِ کٔشیٖرِ منٛز چھِ یہِ فُڈ پِرڈامنیٹ أمۍ سۭتۍ تہِ چھِ تِمَن اَسہِ سمجھ تران اَگر ہسا کُمنِکیشَن گیپ گژھان کم بیٚیہِ تران اَسہِ سمجھ أمیُک کھیٚن چھیٚن